آ ہیٚلو السلامُ علیکُم اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک ڈاکٹر صٲب مےٚ حظ کَریوٕ تۄہہِ فون یہِ بہٕ حظ چھَس یہِ پیشَنٛٹ تُہنٛز مےٚ حظ چھُ یہِ کَلَس اوس مےٚ دود کَران مگر اَکے سایڈٕ چھِ مےٚ کَران یہِ کَلَس دود بیٚیہِ چھِ یہِ أچھ ؤچھ آسان دَگ نہ حظ ہاسپِٹَل حظ ٲسۍ أسۍ یِوان تہٕ مےٚ حظ گٔیے فرق منٛزٕ تہٕ مگر آز چھُ مےٚ بیٚیہِ کَلہٕ دود کَران بیٚیہِ أچھ چھِ دَگ وَگ کَران اہن حظ اۭں اۭں تھومُتے اوسوٕ اَوا بہٕ ٲسٕس کھیٚوان سُہ تہٕ آز ٲسٕس نہٕ بہٕ سُہ کھیٚوان کیٚنٛہہ ییٚلہِ مےٚ کَلہٕ دود کَرِہا تہٕ پَتہٕ ٲسٕس سُہ کھیٚوان دوا تہٕ مےٚ ٲس گژھان فرق اَز چھَنہٕ مےٚ زیادٕ فرق روزان کینٛہہ آز چھُ مےٚ زیادٕ کَران کَلہٕ دود بیٚیہِ اگر تاپَس واپَس کینٛہہ کٲم کَرو تمہِ سۭتۍ تہِ کران کَلہٕ دود اَہن حظ اۭں اۭں کھیٚوان حظ اہن حظ تمہِ سۭتۍ حظ چھِ گژھان وٕنکٮ۪ن تہِ چھِ مےٚ گژھان فرق مگر کَلہٕ دود چھُ مےٚ پتہِ جلدی بیٚیہِ کَران گرمَس منٛز سردی منٛز چھِ توتہِ فرق روزان گَرمَس منٛز چھُ زیادٕ گژھان آ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ

اچھا ٹھیٖک ٹھیٖک حظ چھُ کَم اَچھا ٹھیٖک حظ چھُ کِنہٕ ہاسپِٹَلٕے یِمو ہاسپِٹَلٕے یِمو مےٚ باسان آ ٹھیٖک حظ چھُ فِلحال اَز یہِ کَمہِ دۄہ یِمہٕ بہٕ ہاسپِٹَل لگ بگ دۄیہِ دُہۍ دۄیہِ ترٛیہِ دُہۍ اچھا ٹھیٖک حظ چھُ اَدٕ کیٛاہ بہٕ یِمہٕ بَٹہٕ وارِ دۄہ اۭں ٹھیٖک ٹھیٖک چھُ بیٚیہِ حظ اوسوٕ تۄہہِ ووٚنمُت تِم ٹٮ۪سٹ وٮ۪سٹہٕ تہِ کَرٕنۍ تِم تہِ کَریے تہٕ اَدٕ حظ چلو ٹھیٖک حظ چھُ کیٚنٛہہ اَدٕ حظ اَدٕ کیٛاہ السلام علیکُم